پیسٹریٖزَن مَنٛز چھِ یِوان پایِز چھِ یِوان ڈونَٹٕس چھِ یِوان ٹارٹٕس چھِ یِوان اِکلیرٕس چھِ یِوان کٮ۪نولیٖز چھِ یِوان کروٚسٮ۪نٛٹٕس چھِ یِوان